کۄلگٲم ضِلَس منٛز ہَسا چھِ یِم بُزرگَن واریاہ تکلیٖفَن ہُنٛد سامنہٕ کَرُن پٮ۪وان خاص کر ییٚتہِ چھُنہٕ یُس ییٚتہِ ہاسپِٹَل سِسٹمَس سۭتۍ حِساب فیسَلٹی آسہِ نہٕ کینٛہہ سامنہٕ کَرُن پٮ۪وان تہٕ یِمَن منٛز چھُ وَقتَس پٮ۪ٹھ علاج یِوان کَرنہٕ کینٛہہ ییٚتہِ چھُ بُزرگَن ہُںٛد کَتھ گَرٕ یِم بَناونہٕ ییٚتہِ یِم اَصٕل پٲٹھۍ یی ہَن خدمت کَرنہٕ بیٚیہِ دیکھ بال یِمَن چیٖزَن ہُنٛد چھی کۄلگٲم ضِلَس منٛز اَتھ سۭتۍ سۭتۍ اَتھ سۭتۍ سۭتۍ بیٚیہِ تہِ گورنمیٚنٹ سِکیٖم تہِ انتظام وۄنہِ چھُ نیران اَتھ منٛز یِمَن چھِ لَگان واریاہ زیادٕ پونٛسہٕ یِمَن تہٕ یِمَن چھِنہٕ تِم برابر واتان کینٛہہ یَتھ ییٚتہِ نہٕ بیٚیہِ بُزرگَن ہنٛدۍ ٹرٛانَسپورٹ فیسَلٹی دِنہٕ کینٛہہ یِم گژھِ ہن یِمَن گژھِ ہَا ٹرٛانَسپورٹ فیسَلٹی تہِ آسٕنۍ بُزرگَن ہنٛدۍ خٲطرٕ گژھِ ہَا سِنٛگِنٛگ یَتھ منٛز یِم مصروٗف روزٕ ہَن